یِم لَکٕٹۍ شُرۍ چھُ یِوان مِثال کے طور پَر یَتھ بہٕ چھَس پَران تَتہِ چھُ اٮ۪گرِکَلچَر ڈِپاٹمنٹ وٲلۍ یِوان تہٕ یِمہٕ یِم چیٖز ہیٚچھناوان چھُ چاہے سُہ پَتہٕ وٮ۪ٹنٔری پٮ۪ٹھ اِن تِم اٮ۪گرِکَلچرَل ڈِپارٹمنٹہٕ پٮ۪ٹھ اِن ہاٹیکَلچَر ڈِپارٹمنٹہٕ پٮ۪ٹھ اِن فارٮسٹہٕ ڈِپارٹمنٹہٕ پٮ۪ٹھ اِن فلورِکَلچَر ڈِپارٹمنٹہٕ پٮ۪ٹھ اِن یِم ہیٚچھناوان چھِ طرح طرح ہٕنٛز اٮ۪کٹِوِٹی مطلب شُرٮ۪ن تَتھ منٛزن چھُ مِثال کے طور اگر انِمٕل ہَسبنٛڈری ہِنٛدۍ چھِ یِوان تم چھِ ہیٚچھناوان انِمٕل مطلب یِمَن جاناوَرَن رِلیٚٹِڈ یِم تہِ کَتھ آسَن کیٛاہ چھُ کرُن تِمَن سۭتۍ کیٛاہ نہٕ چھُ کَرُن کِتھ کٔننن چھُ مِثال کہِ طور پر کیٛاہ کیٛاہ چیٖز گژھ تُمن آسٕنۍ کھٮ۪نہٕ خٲطر ییٚمۍ سۭتۍ اَگر اَسہِ فار اٮ۪گزمپٕل دۄدٕ خٲطرٕ چھِ تھایمژٕ دۄد ہٕنٛز پرٛوڈَکشَن بَڑِ بیٚیہِ کُنیُک چھُ تھٲمژٕن تِم چیٖز بَڑن تِم چھِ ہیٚچھناوان اِتھَے کن اگر اٮ۪گرِکَلچَر پٮ۪ٹھ ہیٚچھن تِم چھِ پرٮ۪تھ کانٛہہ قٕسمٕچ سبزی یٚچھاوان وۄپداونۍ کِژھ کِتھ کَنَن چھِ مِثال کہِ طور پَر اگر تُہۍ بیول وُوُ تٕمَن درمیان کۭژاہ ڈِسٹنٕس گژھِ آسٕنۍ یا ییٚلہِ تُہۍ زٔمیٖنَس منٛز تِم ترٲیِو تِمَن کۭژاہ ڈٮ۪پتھٕ گژھِ آسٕنۍ کَتھ دٮ۪پتھس پٮ۪ٹھ چھُ تُہۍ تِم تراوٕنۍ یِم طریٖق چھِ تِم ہیٚچھناوان کہِ یہِ سِکِل چھُ ہیٚچھناوان یا سٹرٮ۪ٹِجی چھُ ہیٚچھناوان ییٚمہِ سۭتۍ سون مِثال کہِ طور پر أسۍ سٲنۍ پیداوار گَژھِ زیادٕ یِتھَے کَنن مِثال کہِ طور اگر تۄہہِ کانٛہہ ڈِزیٖز لگیو یا کانٛہہ پٮ۪سٹ لگیو مِثال کہِ طور پر تُہٕنٛدِس کراپس تِم چھِ ہیٚچھناوان سورُے کیٚنٛہہ کہِ تُہۍ کِتھ کٔنۍ ہیٚکِو تِم کَنٹرول کٔرِتھ بیٚیہِ چھِ تِم چیٖز تہِ کَران تِمَے پرٛووایڈ مِثال طور پر سُہ برٛونٛہہ کالہِ ٲسۍ کَران اٮ۪گرِکَلچَر مگر وۄنۍ چھُ مین فوکَس چھُ کہِ چلو اگر آز کَم تہِ چھُ کَران اگر أسۍ کَم زٔمیٖنَس پٮ۪ٹھ کَرو اٮ۪گرِکَلچَر مگر پروڈَکشَن گژھِ اَسہِ زیادٕ گَژھٕنۍ کالٹی گژھِ گژھٕۍ اِنکریٖز یِم چیٖزَن پٮ۪ٹھ چھِ تم فوکَس کَران یِم چیٖز چھِ تٕم ہیٚچھناوان اگر پولٹری کَتھ کَرو یا ڈٮ۪ری وٮ۪ری یِمَن چیٖزَن منٛز تِم چھِ پرٮ۪تھ کانٛہہ چیٖز ہیٚچھناو أمَے ڈِپارٹمنٹَن پٮ۪ٹھ چھُ یِوان یِم اَسہِ ہیٚچھناوان چھِ یِم سٲری چیٖز